السلام علیکُم محترم تُہۍ چھِ حظ سیمسنگ کَمپٔنی پٮ۪ٹھ آ جِناب اَسہِ اوس کوٚرمُت یہِ آرڈر فون اکھ حظ آ آ اَمیُک قۭمَتھ چھُ وُہ ساس رۄپیہِ حظ آ آرڈر نَمبر اوس حظ اکھ شیٚے زٕ سَتھ پانژھ ترٛےٚ نَو آ جِناب اَسہِ چھِ گُزٲرِش یِتھ کٲٹھۍ اَسہِ اوس یہِ آرڈر حظ خٲرِج کَرُن اَسہِ چھنہٕ وُنکیس حظ پونسے موٗجوٗد أسۍ چھِ یَژھان یہِ آرڈر حظ کینسل کَرُن یہِ کٔرِو کٲرِج اَتہِ اَسہِ کٔرتو یہِ پونسہٕ حظ واپَس سٲنِس اَکاونٹ نَمبرَس منٛز حظ آ جِناب یہِ کٔرتو واپَس اَسہِ سۄ ٲسۍ بٔڑ گُزٲرِش حظ سٲنۍ شُکرِیا